وعلیکُم سلام اَہَن حظ اَہَن حظ کُس بیٛوٚل اَتھ منٛز چھِنا قٕسٕم بیٛالٮ۪ن منٛز

مےٚ دوٚپ کُس بیٛوٚل مطلب کٮ۪میُک ہاکہٕ بیٛوٚل ہا کُس بیٛوٚل ہا

آرجِنَل بیٛوٚل نَتہٕ کَتہِ چھِ ڈُبلِکیٹ بیٛوٚل آ آ آ بَنہِ ہاکہٕ بیٛوٚل کِلوٗ پٲٹھۍ گَژھان نَمَتھ رۄپیہِ

آ سُہ چھِ گژھان شیٖتھ رۄپیہِ ترٛوڈَس منٛز چھِ آسان اَکھ ترٛوڈٕ چھِ آسان وُہ کِلوُن بیٛاکھ چھِ آسان پنٛژاہ کِلوُن وُہ کِلوُن کیٛاہ سا نا چھِ گژھان اَرداہ شَتھ تہٕ کُنوُہ شَتھ آ آ سٲلِم سٲلِم قٕسٕم اَتھ چھِ یِہَے ریٹ تہٕ اَتھ کیٛاہ کَم کَرو وٕ وۅنۍ وُچھو پَتہٕ کیٛاہ آسہِ ییٚلہِ آسہِ گُنٛجٲیِش پَتہٕ ییٚلہِ آسہِ پَتہٕ گُنٛجٲیِش ییٚلہِ کیٚنٛہہ چھِنہٕ ییٚلہِ آسہِ پتہٕ گُنٛجٲیِش تہٕ گژھِ کَرہوس اَدٕ کیٛاہ اَدٕ کیٛاہ ییٖزِ اَدٕ سا اَدٕ کیٛاہ اَدٕ سا اَدٕ سا